بہٕ چھُس ساروی کھۄتہٕ اہمیت دِوان زِنٛدگی مَنٛز تعلیم تہٕ تَربِیَتَس تکیازِ تعلیٖم سۭتۍ چھُ اِنسان اِنسان بَنان تہٕ تعلیٖم وَرٲے یُس اِنسان چھُ آسان سُہ چھُ حیوان تکیازِ تعلیم سۭتی چھُ اِنسان اَصلَس تہٕ خَرابَس مَنٛز ہیٚکان فَرَق کٔرِتھ اَصل کیاہ چھُ کَرنہٕ خٲطرٕ خَراب کیاہہ چھُ نہَ کَرنہٕ خٲطرٕ تہٕ چھُ ہیٚکان صرف اکھ تعلیٖم یافتے پَہچٲنِتھ تعلیم چھِ اِنسان سٕنٛدِ ضوٚ پرٛٮ۪تھ رَنٛگہٕ ضروٗری تعلیم سۭتۍ چھُ سوسایٹی فٲیدٕ واتان اَدٕ چھُ لَگان أکِس پَتاہ کہِ ہَمسایَس سۭتۍ سلوٗک کَرُن کیاہ چھُ لَکٹِس سۭتۍ کِتھ کٔنۍ چھُ پیش یُن بٔڑِس سۭتۍ کِتھ کنۍ چھُ پیش یُن مٲلِس ماجہِ سۭتۍ کِتھ کنۍ چھُ پیش یُن پَننِس بٲژَس سۭتۍ کِتھ کنۍ چھُ پیش یُن تہٕ بَچَن ہٕنٛدٕ خٲطرٕ کیاہ چھُ کَرُن اِسلیے چھُس بہٕ پرٛٮ۪تھ چیٖز کھۄتہٕ ساروی کھۄتہٕ زیادٕ اہمیت چھُس بہٕ دِوان تعلیٖم بہٕ چھُس یَژھان کہِ میٲنٛۍ بَچہِ ییٚمہِ ساتہٕ آسان تِم تہِ گَژھان تعلیٖم یافتہٕ بَنٕنۍ تعلیم سۭتۍ سۭتۍ گَژھان تِم تَربیت یافتہٕ تہِ بَنٕنۍ تکیازِ وٕنکیٚنَس چھُ اِنسان أتھ پیٚٹھ نَظَر تھٲومٕژ بہٕ پَرٕ تعلیٖم امہِ غَرضہٕ خٲطرٕ زٕ پَگاہ گارمنٹِچ نوکری باقٕے چھِ وٕنکیٚنَس أسۍ تعلیٖم یافتہٕ یِم زَن چھِ تعلیٖم یافتہٕ جٲہِل تہِ چھِ وٕنکیٚنَس واریاہ یِمو زَن پٔرِتھ لیٚکھِتھ چھِ جَہالَت کَران پٔرِتھ پٔرِتھ لیٚکھِتھ چھِ تِمہ کامہِ کَران یِمو سۭتۍ نہٕ یِم نہٕ اکھ اَنپَڑھ اِنسان تہِ کَران چھُ یا یِم اکھ اَن پَڑھ اِنسان تہِ کَرنَس مَندَچھ کَران چھُ تم چیٖز چھُ وٕنکیٚنَس اکھ تعلیٖم یافتہٕ اِنسان کَران اِسلیے چھُ تعلیٖم سۭتۍ سۭتۍ تَربیت تہِ سیٚٹھاہ اَہَم ضروٗری پَننیٚن بَچَن پَزِ یا پانَس پَزِ اَصل تعلیٖم حٲصل کَرٕنۍ یا پَننیٚن بَچَن پَزِ اَصل تعلیٖم ٲصل حٲصل کَرنہٕ خٲطرٕ کوٗشِش کَرٕنۍ تہٕ بییٚہ پَزِ تِمَن تعلیٖم سۭتۍ سۭتۍ رِژ تَربیت تہِ کَرٕنۍ